سَلام علیکُم ٹھیٖک چھِو حظ صحت چھ حظ ٹھیٖک

اَسہِ اوس آلٹو کے ٹٮ۪ن حظ اَسہِ چھِ تتھ یہِ ٹٲر حظ بَدلاوٕنۍ تتھ کیٛاہ حظ چھ اَز آفرا وافرا چھِ حظ اَز کیٚنٛہہ تتھ چھِ ژۅنوَے ٹٲر حظ بَدلاوٕنۍ تتھ گٔے اَز ژور ؤری چَلان تہٕ جے کے ٹایَر ایٚم آر ایٚف یا جے کے ٹایَر یِمَن حظ گٔے اَسہِ تَقریباً زٕ ؤری پٮ۪ٹھۍ پٮ۪ٹھٕے

پانٛژ ترٕٛہ شَتھ پانٛژ ترٕٛہ شَتھ رۄپیہِ ژور ٹٲر گٔے تِم ژۄدہان ساسَن حظ پرٛانٮ۪ن ٹایرَن کوتاہ حظ دِیِو تُہۍ اَسہِ

دَہ ساس رۄپیہِ چھِ دِنۍ اَسہِ تیٚلہِ نیٚٹ حظ

چلو ٹھیٖک حظ چھُ تَوَے حظ وۅنۍ کر حظ یِمو أسۍ چلو ٹھیٖک حظ ٹھیٖک حظ مہربٲنی مہربٲنی اَلحَمدُ لِلہ